آ بہٕ ہَسا ہیٚکہِ پانٛژَن ڈِسٹِرٛکَن ہُنٛد ناو گۄڈنٮ۪تھٕے گوٚژھ سون سرینگر پَتہٕ چھِ اَسہِ نَکھ ہوتٕۍ یِم اند گاندَربَل تہٕ ییٚمہِ اند چھِ اَسہِ بارہمولہ بیٚیہِ چھِ اَسہِ ہنٛدوور بیٚیہِ چھِ اَسہِ بَنٛڈپور تہٕ بیٚیہِ چھِ کۄپوور